پَرُس ہَسا گٔیٚیاے أسۍ عیٖذ دۄہ ٹرٛیکِنٛگ پؠٹھ یُس ہَسا مَشہور کٔر میٛٲنۍ بھٲے تہِ میٛانیٛو دُوستو تہٕ پتہٕ ہسا درٛٲے أسۍ یِتھٔے کٔنۍ پونٛسہٕ نَو لڑکہٕ تہٕ گٔے ہسا أکِس جایہِ پؠٹھ یتھ ناو اوس آڑو تہٕ توڑۍ ہسا گٔے أسۍ ٹرٛیکنٛگ کرنہِ خَزانٛچہ ہسا اوس اسہِ عاقب صوب ییٚمِس ہَتھۍ ہسا اسہِ سٲری پونٛسہٕ کٔرۍ حوال نَو نَو شٮ۪تھ رۄپیہِ ہسا کٔڑۍ ساروٕے ساروٕے دوستو میٛانیٛو تہِ تہٕ مےٚ تہِ ہسا کٔڑۍ تہٕ پتہٕ ہسا ترٛوو اسہِ ژورَن ژورَن ہتَن ہسا ترٛوو گاڑِ تیٖل پانٛژھ پانٛژھ ہتھ ہسا دِتۍ یِتھٔے کٔنۍ عاقب صوبَس اَتھہِ یَتھ اسہِ کۄکَر پانٛژھ دَہ أنۍ بیٚیہِ ہسا أنۍ أسۍ دَہ کِلوٗ ماز تہِ أنۍ جیٛوٗس ووٗس ہسا أنۍ تھٔنۍ تہِ ہسا أنۍ اسہِ بیٚیہِ ہسا أنۍ کیٚنٛہہ لَواس وواس تہِ ہسا أنۍ اسہِ تہٕ یِم اسہِ تَتہِ کھیٚنہٕ خٲطرٕ ضروٗرت لٔگۍ بیٚیہِ ہسا یُتھُے أسۍ تور وٲتۍ تتہِ ہسا لوگُن روٗد ٹیٚنٛٹ تہِ تتھ تہِ ہسا کیٛاہ سا ٲسۍ زٔدۍ پتہٕ پیٛو اسہِ بۄن وَسُن مارکیٚٹس منٛز أنۍ تتہِ ترٛپال وُپال یُس تتھ پؠٹھہٕ کوٚر لگ بھگ ہسا مۄکلوو اسہِ شامن ستہِ بجہِ سُہ سنٛمبھٲلتھ مگر اسہِ ہسا اوس تتھ روٗد وسان تَمہِ پَتہٕ تہِ پتہٕ ہسا شوٚنٛگۍ أسۍ یِتھٔے کٔنۍ راتَس تہٕ پتہٕ گٔے بیٚیہِ دۄہ ہسا گٔے تھوڑا یِمن پانہٕ وٲنۍ بکواس تہٕ پتہٕ ہسا ژٔلۍ زٕ ژور لڑکہٕ تِم ہسا ؤتھۍ اکہِ دۄہ واپس تہٕ مگر أسۍ بیٖٹھی بیٚیہِ زٕ ژور لڑکہٕ ٲسۍ أسۍ تِم بیٖٹھۍ تٔتۍ ٹرٛیکِنٛگ کرنہِ تہٕ پتہٕ ہسا کھٔتۍ أسۍ تتہِ چھُ ٹوٛاپ اکھ تورۍ ہسا کھٔتۍ أسۍ تہٕ وۄنۍ چھِ أسۍ یژھان بیٚیہِ ؤریہِ تہِ گژھو مگر اصٕل پٲٹھۍ گژھو یہِ ژنٛگہٕ گی گژھہِ نہٕ گژھٕنۍ کیٚنٛہہ ٲں رٕتۍ پٲٹھۍ ہسا گژھو یہوس چھُ اسہِ لداخ اِرادہ کوٚرمُت تورۍ ہسا گژھو